میٛانہِ زندگی منٛز چھِ مےٚ مےٚ سۭتۍ واریاہ چیلینج گٔمٕتۍ تہٕ وۄنۍ وَنو بہٕ اکھ یُس چیلینج مےٚ سۭتۍ گوٚمُت چھُ تہٕ یُس سہٕ سٲنۍ فاینانشَل پُزِشَن ٲس بہٕ اوسُس بہٕ ٲسٕس لگ بگ ژۄداہ کِنۍ پَنٛداہ ؤرِش تہٕ یُس سٲنۍ فاینانشَل کرٛاے فاینانشَل یُس ٲسۍ مطلب أسۍ ٲسۍ واریاہ غریٖب تہٕ پَتہٕ میٛٲنِس مٲلِس ٲس نہٕ تِژھ اَصٕل جاب کِہیٖنۍ پَتہٕ ییٚلہِ سُہ تھوڑا پٔرمِنٮ۪نٛٹ گوٚو پَتہٕ لٲگۍ تِم پونٛسہٕ تہٕ زینٕنۍ تہٕ پَتہٕ لوگ تٔمۍ گَرَس تہِ اَصٕل پٲٹھۍ واتُن ہُہ یہِ تہٕ یِم اَمَے چَلینٛج چھِ مےٚ سۭتۍ گٔمٕتۍ یِم مےٚ فیس چھِ کٔرۍمٕتۍ پنٛنِس چایلڈ ہُڈَس منٛزٕے وَنُن یا ٹیٖن ایجَس منٛز تہٕ پَتہٕ میٛٲنۍ مٲلۍ کِتھ پٲٹھۍ چھِ ہینٛڈٕل کوٚرمُت سُہ چھُ تٔمِس پَے تٔمۍ چھِ واریاہ سٹرٛگٕل کٔرمٕژ اَمہِ خٲطرٕ میٛانہِ پَرناونہٕ خٲطرٕ تہٕ یہِ چھِ اکھ چیلینج یُس مےٚ فیس چھِ کوٚرمُت تہٕ یُس مےٚ ووٚنمو تۄہہِ میٛٲنۍ مٲلۍ چھِ واریاہ سِٹرگٕل کٔرمٕژ اَمہِ خٲطرٕ اَمہِ نِش نہٕ زیادٕ نِش اَمہِ نِش یہِ ہہ یہِ نیرنہٕ خٲطرٕ وۄنۍ